اسلامُ علیکم ورحمتہ اللّٰہِ وبرکاتہُ بہٕ ہسا چھُس یژھان اَکھ گأڑۍ کرٕنۍ بُک مےٚ ہسا اوس گژھُن پِنزُر تام یَتھ یپٲرۍ ہسا چھ یپأرۍ ہسا نہ چھ گاڑِ پکان کیٚنٛہہ یپأرۍ اگر گاڑِ پکہِ تِمن چھ لگان واریاہ ٹایم اس لیے بہٕ چھُس تۄہہِ گُزأرِش کران تُہۍ دِیِو مےٚ کیب اَکھ میٛون لوکیشن ہسا میون لوکیشَن ہسا چھُ وُنکٮ۪س پِنزُر مین مارکٮ۪ٹ اویلیبل چھُس بہٕ